یِم سایٹٕز بہٕ آن لایِن پٮ۪ٹھ یوٗز کَران تِم چھِ یَتھ پٲٹھۍ لایِک ایٚورِی ڈے پاوَر چھِ ڈِرٛوٕل چھِ اَبدوٗزیٖدو چھِ بِہیٚنٕس چھِ نیچَر چھِ